ٲں مےٚ ووٚن یہِ گۄڈٕنیٚتھٕے کہِ یہِ مطلب ٲں ییٚلہِ أسۍ فِشِنٛگ چھِ کَران مےٚ چھُنہٕ کٕہٲنۍ تہِ چھُس نہٕ بہٕ ہیٚکان کیچ کٔرِتھ امیک مطلب گوٚو مےٚ چھَس نہٕ تِم سٹرٛیٹجی ایٚپلاے کَران کہیٖنۍ یا مےٚ چھُنہٕ سُہ تِتھ کَنۍ تَگان کہیٖنۍ کیازِکہِ بہٕ چھَس نہٕ اَتھ منٛز زیادٕ ایٚکٕسپٲرٹ کہیٖنۍ البتہ أسۍ چھِ صِرف ایٚنجوایمیٚنٹہٕ خٲطرٕ ٲں کَران یِم کامہِ ٲں یِم تہِ ٲں فِشِنٛگ ٲں ٲں مطلب ایٚپلیٚنسِز اسہِ نِش آسَن تِم گَژھو أسۍ سۭتۍ تُلٕنۍ اَکھ ہیٹ گژھو أسۍ ضروٗری سۭتۍ تُلٕنۍ تِکیازِ تَتہِ چھُ ٲں گَرم آسان واریاہ تہٕ ییٚمہِ خٲطرٕ ٲں ییٚمہِ خٲطرٕ چھُ اسہِ ٲں أسۍ چھِ دۄہَے گَژھان یِمَن ٲں سِیَن یا رِورَن پٮ۪ٹھ تہٕ بیٚیہِ چھُ أسۍ نِوان بیٚیہِ چھُ أسۍ اصٕل پٲٹھۍ گژھان مایِنٛڈ پَنُن تھاوان سیٚٹ کٔرِتھ کہِ چلو اگر نہٕ اسہِ میلہِ تہِ کہیٖنۍ تہٕ أسۍ کَرو ایٚنجواے تہٕ اَلبَتہ ٲں کُنہِ ساتہٕ چھُ اسہِ کُنہِ ساتہٕ چھُ میانہِ دوستہٕ تِم چھِ اصٕل ہیٚکان فِش کیچ ویچ کٔرِتھ تہٕ مےٚ تہِ چھِ کُنہِ ساتہٕ یِوان لَبنہٕ تہٕ بہٕ چھَس سٮ۪ٹھاہ خۄش